بذاتہِ خۄد ہَسا چھِ مےٚ ٹرٛاولِنٛگ واریاہ زیادٕ پَسَنٛد مےٚ ہَسا اوس گۄڈٕ پٮ۪ٹھٕے لۅکٹہِ پٮ۪ٹھٕے اوس مےٚ شوق ٹرٛاولِنٛگ ہُنٛد بہٕ ہَسا اوسُس گَرِ تہِ ژلان اگر کُن آسہِ ہے پِکنِک گَژھُن پِکنِک چھُس بہٕ ہمیشہٕ گوٚمُت ہمیشہٕ چھُس بہٕ پِکنِک گوٚمُت یا کٲنٛسہِ تہِ دوستَس آسہِ ہے کُن رِشتہٕ دارَن یا بَدَل بَدَل کٲنٛسہِ ہُنٛد گَژھُن بہٕ ہَسا اوسُس سٲلمو کھۄتہٕ گۄڈٕ گَژھان تٔمِس سُہ تٔمِس اوس آسان وننَے یوٚت ہے تُہۍ ییٖوا بہٕ اوسُس گَژھان سٲرِوٕے کھۄتہٕ گۄڈٕ أسۍ چھِ وُنہِ تہِ آسان گَرِ ییٚلہِ تہِ أسۍ یار سَمہو أسۍ چھِ نہٕ تَمہِ آیہِ سَمکھان کیٚنٛہہ ییٚلہِ سَمکھو ییٚلہِ اگر أسۍ رٮ۪تَس آسو اِکوٹے گَرِ أسۍ چھِ کم از کم رٮ۪تَس مَنٛز اَکھ زٕ چَکرا دِوان توتہِ ہورٕ یور گٲڑۍ لِفٹہٕ ٲسۍتن پَنُن متہٕ ٲسۍتن أسۍ کھَسو یِتھٕے کنۍ ہوٚتھ پَسینجَر گاڑِ مَنٛزٕے چھِ أسۍ کھَسان تہٕ مگر چھِ أسۍ ٹرٛاولِنٛگ چھِ مےٚ واریاہ زیادٕ پَسَنٛد نا واریاہ واریاہ زیادٕ پَسَنٛد اَسہِ چھِ سٲلِم دوس یِتھٕے کٔنۍ آسان رٮ۪تہٕ کالَس مَنٛز چھِ أسۍ زٕ ترٛےٚ چَکَر کَنفٲرٕم دِوان أسۍ چھِ گَژھان کیٚمپِنٛگ کَرنہِ کَنفٲرٕم پرٛتھ ؤریہِ چھِ أسۍ گَژھان دۄیہِ دۄیہِ ترٛیٚیہِ وِرِ لگ بگ ؤریَس مَنٛز پٔتمہِ لَٹہِ یُتھ أسۍ گٔے اَسہِ دوٚپُکھ دوٚپُکھ ہے یِتھٕے کٔنۍ دوٚپُکھ عیٖذ پٮ۪ٹھ عیٖز چھِ گٔمٕژ زٕ ترٛےٚ دۄہ ٲسۍ گٔمٕتۍ عیٖز تریٚیِم کِنہٕ ژوٗرِم عیٖد ٲس تہٕ تِمو پانٛژو شیٚیو لٔڑکو کوٚر یارو کوٚر پُلان دوٚپُکھ ہے أسۍ ہَسا گَژھو فَلٲنۍ شایہِ ہَسا گَژھو ٹرٛاولِنٛگ کَرنہِ ہسا گژھو دوٚپمَکھ چلو ٹھیٖک چھُ وۅنۍ کوٚر اکھ زٕ دۄہ برٛونٛٹھ کوٚر پُلان تہٕ سوٚمبرٲے چیٖز ویٖز ماز اوٚن باقٕے چیٖز أنۍ میگی ویگی تُلۍ باقٕے چیٖز تُلۍ ٹیٚنٛٹ ہیوٚت یارَس أکِس اوس ٹیٚنٛٹ سُہ تُلۍ تٔمۍ ٹیٚنٛٹ بیٚیہِ تُل مکھ تُل بٔنٛگٕڑ تُج باقٕے چیٖز تُلۍ یِم تہِ ضروٗرت چھِ لگان تِم ہَسا تُلۍ تہٕ گٔے یُتھ أسۍ تور وٲتۍ گۄڈٕ چھِ یِتھٕے کٔنۍ دوٚپُکھ ہے وۅنۍ کھَسو آرام سان یِتھٕ کٔنۍ چھِ نہٕ پَیی اَسہِ أسۍ کَتٮ۪ن دِمو کیمپ ویمپ کَتٮ۪ن دِمو سۄ چھَنہٕ پَیی دوٚپُکھ ہے ییٚتٮ۪ن اَصٕل چیٖز باسہِ اَصٕل جگہ باسہِ توٚتتھٕے ہَسا کھَسو مےٚ دوٚپُس چلو ٹھیٖک چھُ ؤتھۍ تہٕ گٔے بۅنہٕ تُج بیٚیہِ سبزی تہِ ماز تہِ اوس سبزی تہِ تُج بیٚیہِ ہَسا تُج سیٖکھ تہٕ دوٚپُکھ ہے تُجہِ بناوو مےٚ دوٚپُک چلو ٹھیٖک چھُ گٔے ہَسا ہے برٛونٛٹھ گٔے یہِ چھُ نہٕ پکان پکان أکۍ لٔڑکَن دوٚپ ییٚتتھٕے بیٚہمو مےٚ دوٚپُس ہےٚ نا ہیوٚر کُن دِمو نَظرا تہٕ اَتہِ وُچھو کیٛاہ چھُ تہٕ ہیوٚر کُن کھَسو دوٚپُن چلو ٹھیٖک أسۍ وٲتۍ برٛونٛٹھ کُن تہٕ اَتہِ چھِ لَرِ وَسان اَکھ کوٚل اَکھ چھِ وَسان اَتہِ أسۍ چھِ یِتھٕے کٔنۍ پَکان برٛونٛٹھ تہٕ کۅلہِ ییٚمہِ سایڈٕ وُچھ اَسہِ پُلین جگہ وُچھ اَسہِ مگر سُہ کیٛاہ زوٚد سیوٚد ٲسۍ زَن اِنسان ونان سُہ سُہ چھُ فلمی سیٖن اوس سُہ زَن زن اوسُے نہٕ اِنسانَس اوس نہٕ پَنٕنٮ۪ن أچھَن پٮ۪ٹھ بَروسے باسان ہے یہِ ہَسا چھِ سُے جگہ یہِ چھِ پٔزی جگہ اِنسانس اوس باسان نےَ نہٕ یہِ چھُس بہٕ شاید خاب وُچھان تتھ اوس ییٚمہِ سایڈٕ تہِ پکان آب ییٚمہِ سایڈٕ تہِ اوس پکان آب مَنٛزَس ٲس پلین جگہ پُلین جگہ کِتھٕ کٔنۍ ٲس ییٚمہِ سایڈٕ ہَسا اوس سُہ گۄڈٕ اوس سُہ بۅن مگر تتھ چھُ پَتہٕ لٔکٕر یٲر پیٚمٕژ پَتھٕر یٔڑ یارِ پٮ۪ٹھ چھُ پَتہٕ میٚژ سیٚنیمٕژ اَسہِ ٲسۍ یارِ پٮ۪ٹھ اَسہِ ٲسۍ زٕ ٹیٚنٛٹ اکھ اوس یارِ پٮ۪ٹھ ٹیٚنٛٹ دِتھ بیٛاکھ اوس یِکُن ٹیٚنٛٹ دِتھ ییٚلہِ أسۍ پَتہٕ شۅنٛگۍ وۅنٛگۍ تتہِ بیٚیہِ چھُ جنٛگلَس مَنٛز چھِ یِوان الگ نٮ۪نٛدٕر زَبردس یِوان حِساب بیٚیہِ آسان جانوَر کَران تِم بولہِ تتہِ ہَسا چھُ واریاہ زیادٕ مَزٕ لگان تتٮ۪ن گٔیہِ أسۍ بیٚیِس شایہِ دوٚپُکھ ہے وۅنۍ گَژھو بیٚیِس شایہِ مےٚ دوٚپُکھ چلو ٹھیٖک چھُ تہٕ گٔے ہَسا أسۍ پَتہٕ تَمہِ دۄہ اوس پَنُن لِفٹہٕ تہٕ سُہ ٲس نہٕ زیاد ہیوٚر جگہ کیٚنٛہہ تہٕ گٔے تور ٲس مگر برابر وَتھ یور أسۍ گۄڈٕ گٔیاے تور ٲس نہٕ وتھ برابر کیٚنٛہہ تور پٮ۪و اَسہِ لگ بگ دَہ کِلوٗ میٖٹر پیدل پَکُن أسۍ درٛاے صُبحٲے گَرِ تہٕ باہ بجے واژٲے توٚت تتہِ پٮ۪ٹھٕ پٔکۍ أسۍ پَتہٕ أسۍ وٲتۍ شام نٔزدیٖکھ پٔکۍ أسۍ نٔزدیٖکھ پہمَتھ ٲسۍ شامس أسۍ تور یوٚت دوٚیمہِ شایہِ گٔے أسۍ تور اوس واتُن برابر اوس واتن توٚت تانۍ گٲڑۍ تتہِ ہَسا کوٚر اَسہِ واریاہ زیادٕ ایٚنجاے واریاہ واریاہ زیادٕ ایٚنجاے مگر ییٖژ ہَن گۄڈنِکہٕ پھِرِ کَریاے تٮُ۪تھ اوس نہٕ تتہِ کیٚنٛہہ مگر تابحال اوس توتہِ اوس زبردس